یُس أسۍ یہِ راک کٕلایمبِنٛگ چھِ کران یعنی مَطلَب أسۍ یہِ یُس یہِ پہاڑَن چھِ کھَسان اِنسانہٕ ساروی کھۄتہٕ بٔڑ چیٖز چھِ تتھ مَنٛز تتھ مَنٛز چھِ گۄڈٕ آسان سیفٹی سیفٹی گٔژھ ہَر کٲنٛسہِ یُس کٕلایمبِنٛگ آسہِ کران بہٕ تہِ چھُس کران کٕلایمبِنٛگ یا بیٚیہِ کانٛہہ آسہِ کران کٕلایمبِنٛگ یِہوٚے راک کٕلایمبِنٛگ یُس پہاڑَن آسہِ کھَسان واریاہ واریاہ یِم بٔڑ پہاڑ چھِ آسان تِمَن چھِ کھَسان اِنسان تَتھ خٲطرٕ گوٚو ساروے کھۄتہٕ ضٔروٗری چھُ تَتھ مَنٛز چھِ گۄڈٕنٮ۪تھ سیفٹی یۄس مین کٕلایمبِنٛگ ہِنٛز جٔرنی چھِ مےٚ لٲجۍ یہِ گۄڈٕنٮ۪تھٕے ساتہٕ اوسُس بہٕ اَرداہ وُہَر ییٚمہِ ساتہٕ مےٚ یہِ لٲجۍ کٕلایمبِنٛگ کَرٕنۍ یِتھ پٲٹھۍ میٛٲنۍ دوس ٲسۍ گۄڈٕنٮ۪تھ کران یِم بہٕ اوسُس نہٕ کران بہٕ اوسُس گۄڈٕنٮ۪تھ کھۄژان تہٕ تِمو دوٚپ دوٚپُکھ اَتھ کٕلایمبِنٛگ چھِ واریاہ مَزٕ تَتھ تہِ اَتھ ٲس واریاہ مےٚ تہِ ییٚلہِ مےٚ تہِ وٕچھ پَتہٕ پَتہ کٔر مےٚ ہیٚچھ مےٚ تہِ اٮ۪کٕسپیٖریَنٕس تِمَن ٲس میٛانہِ کھۄتہٕ زیادٕ اٮ۪کٕسپیٖریَنٕس میٛانٮ۪ن دوسَن تِم ٲسۍ دپان وَلہ ژٕ کیٚنٛہہ چھِنہٕ پَرواے اَتھ مَنٛز چھَنہٕ کانٛہہ ٹٮ۪نشَن آسان أسۍ چھِ گۄڈٕنٮ۪تھ سیفٹی تھاوان تہٕ وۄنۍ یُس رَبَن آسہِ لیوٚکھمُت یَتھ منٛز أمِس مَرُن آسہِ تتھ مَنٛز چھِنہٕ چَلان اِنسانَس کِہیٖنۍ تہٕ مگر ساروے کھۄتہٕ ضٔروٗری چھِ گۄڈٕنٮ۪تھ سیفٹی تہٕ یَس وۄنۍ ؤسِتھ پے تٔمِس چھِ آسان مَطلَب پیرَشوٗٹ ویرَشوٗٹ چھِ آسان اَصٕل حِسابَس مَنٛز لٲگِتھ بیٚیہِ چھِ آسان تٔمِس رَزٕ وَزٕ کٔرِتھ چھِ آسان بۄنہٕ تہِ بنٛد ہیٚرِ تہِ آسان بنٛد کُنہِ مَنٛز تہٕ تَمے موٗجوٗب چھِ کھَسان وۄنۍ چھِ آز آز نٔے نٔے یِم کٕلایمبہٕ کٕلایِمبٲرٕس چھِ درامٕتۍ تِم چھِنہٕ سیفٹی ویفٹی ژھانٛڈان کِہیٖنۍ تِم چھِ اَمے آیہِ تِم چھِ اَمہِ موٗجوٗب کھَسان اَمہِ آیہِ تِم چھِ ہٮ۪وان وٲلڈٕ رِکارڈ بناوٕنۍ تہٕ أسۍ چھِنہٕ تَمہِ موٗجوٗب یِہوٚے کٕلایمبِنٛگ کران کِہیٖنۍ أسۍ چھِ میٛانہِ حساب یُس میون مَطلَب چھِ پٔرسٕنٔلی چھِ میون مَطلَب چھِ ییٚمہِ راک کٕلایمبِنٛگ ہُنٛد سُہ چھِ میون مَطلَب بَس اٮ۪نجایمٮ۪نٛٹ ییٚمہِ ساتہٕ تہِ أسۍ نیران چھِنہٕ یہِ چھِنہٕ آسان دۄہَس پٮ۪ٹھ وۄہَس پٮ۪ٹھ یہِ کَرُن کِہیٖنۍ اَتھ چھِ آسان صُبحٲے نیرُن آرام سان وٕچھُن کَمہِ آیہِ حِساب پَنُن حساب تھاوُن ژھٲنٛڈِتھ آسان حِساب کِتابا وٕچھُن آسان کَمہِ آیہِ کرو نَتہٕ أڑۍ یِوان اورٕ دِوان تھَپہٕ تھَپہٕ تہِ چھِنہٕ آسان دِنہِ کِہیٖنۍ وٕچھُن چھِ آسان سیفٹی چھِ آسان تھاوٕنۍ ہیٚرِ چھِ آسان تھاوُن گٔنٛڈِتھ ؤنٛڈِتھ آرام سان بۄنہٕ چھِ آسان تھاوُن بیٚیہِ چھِ تِم ییٚتہِ یِمو سۭتۍ تھَپھ چھِ کران تِم تہِ چھِ آسان اِنسان تِمو سۭتۍ تہِ چھِ واریاہ مَدَتھ مِلان تہٕ اَتھ چھِ واریاہ اِنسانَس مَنٛز اِنسان چھِ اَتھ واریاہ مَزٕ تُلان اَتھ چھَنہٕ کٕہۭنۍ تہٕ پریشٲنی آسان اِنسان آزٕ یُس مطلب نٔو جنریشَن چھِ یِم چھِ یَژھان أسۍ گَژھو کَرٕنۍ یِہوٚے کٕلایمبِنٛگ اَتھ چھِ واریاہ مَزٕ اَتھ تہِ چھِنہٕ کانٛہہ تہِ پرٛابلِم کِہیٖنۍ اَتھ چھِ ساروے کھۄتہٕ بہتریٖن مَزٕ یُس کٕلایمبِنٛگ کرُن یُس کٕلایمبِنٛگ ہیٚچھِ تٔمِس چھِ ڈَر وَر ژَلان سورُے کیٚنٛہہ أڑۍ یِم آسان چھِ یِم نیران چھِ ہَنٛگتہٕ مَنٛگَے تِم تِم چھِنہٕ اَتھ لَگان کِہیٖنۍ اَتھ چھِ پٮ۪وان گۄڈٕنٮ۪تھ وٕچھُن اَتھ چھِ پٮ۪وان ہیٚچھُن گۄڈٕنٮ۪تھ واریاہَس ٹایمَس نَتہٕ یُس یورٕ گَژھِ ہَنٛگتہٕ مَنٛگَے ڈَرٮ۪کٹ تٔمِس ہیٚکہِ اِنجٕری تہِ گٔژھِتھ واریاہ واریاہ ڈیٖپ اِنجٕری ہیٚکہِ گٔژھِتھ سیٖریَس اِنجٕری ہیٚکہِ گٔژھِتھ اِنسانَس پَزِ گۄڈٕ اٮ۪کٕسپیٖریَنٕس کَرٕنۍ اَمِچ وٕچھُن تھپہٕ چھِنہٕ آسان دِنۍ کِہیٖنۍ یُس یہِ اِنسانَس اِنسانَس پَزِ اَصٕل اَصٕل پٲٹھۍ وٕچھ ہیٚچھُن گۄڈٕ اٮ۪کٕسپیٖریَنٕس کَرٕنۍ پَتہٕ پَزِ اَتھ تھَپھ دِنۍ تہٕ یُس سٲنۍ أسۍ نیران ییٚمہِ ساتہٕ أسۍ کٕلایمبِنٛگ چھِ نیران أسۍ چھِ تُلان آرام سان سورُے کیٚنٛہہ کھٮ۪ن وٮ۪ن سۭتۍ أسۍ چھِ راتَس دۄن راتَن پٮ۪ٹھ نیران آرام سان تَتھ چھِنہٕ لگان یِم اِنسان دَپہِ ہے بہٕ گَژھ یورٕ تہٕ اورٕ یِمہٕ دۄن گٲنٛٹَن مَنٛز تہِ چھُنہٕ چَلان کِہیٖنۍ تَتھ چھِ دۄہ وٲۍ ہفتہٕ وٲدۍ لگان تَتھ کٕلایمبِنٛگ توٚتام چھِنہٕ چَلان تَتھ کِہیٖنۍ تَتھ چھِ آسان ہفتہٕ وفتہٕ دِنۍ آرام سان کھٮ۪ن وٮ۪ن آسان سۭتۍ تُلُن ٹٮ۪نٛٹ وٮ۪نٛٹ آسان سۭتۍ تُلُن ہَر کیٚنٛہہ چیٖز چھِ آسان سۭتۍ تُلُن